یُس یہِ ڈِسکو چھُ یہِ چھِ یِتھ کٔنۍ ہٮ۪لٕپ کَران لُکَن وٕچھ سا ییٚلہِ تُہۍ ییٚلہِ اِنسان ڈانٕس چھِ کَران اَمہِ سۭتۍ چھِ أمۍ سٕنٛدۍ سٲری باڈی پاٹہٕ موٗ کَران ہوکُن یوکُن چھِ ہِلان بٕلَڈ فٕلو چھِ اَمہِ سۭتۍ گَژھان بَرابَر ہایپَر ٹٮ۪نشَن چھِنہٕ گژھان اِنسان چھِ تھکان سُوٮ۪ٹ چھِ أمِس یِوان مطلب تمام گٕلینٛڈٕس چھِ پرٛاپَر کٲم کَران تَمام جِسمٕکۍ انٛدروٗنی انٛگ چھِ کٲم ہٮ۪وان کَرٕنۍ خوٗن سَپلَے چھِ ہاٹَس بَرابَر واتان دٮ۪ماغَس واتان یُس یہِ اٮ۪کٕسٹرٛا یہِ چھِ سُہ چھُ یَتھ سۭتۍ نیران نٮ۪بَر ٹاکسِکٮ۪نٛٹٕس تِم چھِ نیران نٮ۪بَر سُوٮ۪ٹَس سۭتۍ باقٕے چیٖز نیران بیٚیہِ چھِ اِنسان دۄہ کھۄ دۄہ دۄہ کھۄ دۄہ ییٚلہِ یہِ کَرِ اَتھ چھِ اٮ۪نَرجی کنٛزیوٗم کران یہِ چھُ فیٹ کنٛزیوٗم کران یہِ چھُ دۄہ کھۄ دۄہ دۄہ کھۄ دۄہ سِلِم گژھان أمِس چھُ دۄہ کھۄ دۄہ پان باسان فِٹ فِٹ باسان یُتھُے اِنسان نَہ باڈی اِنسان سٕنٛز چھِ فِٹ روزان یہِ چھِ آٹومٮ۪ٹِکٔلی فیٖل کَران خۄش نا بہٕ ہا چھُس ٹھیٖک بہٕ ہا چھُس مَزٕ سان أمِس چھِ مَزٕ لَگان دۄہ کھۄ دۄہ دۄہ کھۄ دۄہ اَکھ چھُ یہِ اٮ۪نجاے تہِ کَران أمِس چھِ دٮ۪ماغ پَتہٕ ہارمونٕز ترٛاوان یُتھُے یہِ ہارمونٕز چھِ رِلیٖز أمِس دٮ۪ماغ کَران أمِس چھِ باسان نَہ بہٕ چھُس فِٹ یہِ چھِ بیٚیہِ گَژھان تہِ فِٹ کیٛازِکہِ أمِس چھِ وَزَن وَسان یورٕ تَمام انٛگ چھِ پوٗرٕ کٲم کَران زنٛگہٕ چھےٚ کٲم کَران نَرِ چھےٚ کَران کٲم خوٗن چھِ باڈی منٛز فٕلو گَژھان اَصٕل پٲٹھۍ فٕلیوٗڈ چھُ اِنسان چٮ۪وان باقٕے چیٖز تہٕ یہِ چھِ اوٚوَرآل فُل باڈی خٲطرٕ اَکھ اٮ۪کزَسایِز اَکھ بہٕ وَنہٕ ڈانٕس چھِ اَکھ اٮ۪کزَسایِز باڈی خٲطرٕ اَمہِ سۭتۍ یہِ فِٹ چھِ گَژھان اِنسان دۄہ کھۄ دۄہ دۄہ کھۄ دۄہ اینٛڈ اوبوٮ۪سلی اےٚ فِٹَر باڈی اینٛڈ مطلب فِٹ باڈی ییٚلہِ آسہِ تٔمِس آسہِ دٮ۪ماغ تہِ فِٹ ییٚلہِ دٮ۪ماغ تہِ آسہِ فِٹ تٔمِس آسہِ نہٕ ٹٮ۪نشَن وٮ۪نشَن کِہیٖنۍ سُہ کَرِ ہٮ۪پی فیٖل